وعلیکُم اسلام کَم حظ چھُو

آ کَم حظ چھِو اچھا اچھا اچھا ارسلان صٲبِنۍ ٹھیٖک پٲٹھی چھِو حظ شکُر رۄبَس کُن سٲری چھِو ٹھیٖک آ آ شُکُر یہِ چھِ ارسلان صٲب ٹھیٖک زٕ ژور دۄہ گٔیَس سکوٗل یِنسٕے خٲرے اوسہ نہ یِتھ پٲٹھے چھُ برٛایٹ سایڈ سُہ چھِ اَصٕل پران مگر سکوٗل چھُ کم یِوان کیٛاہ نہ بہٕ چھُس سکوٗلس منٛز چھِ نہ مےٚ یِژھ تِژھ کانٛہہ پرٛابلِمٕے دپو مطلب ٹیٖچر چھِ پنِش کران سِٹوٗڈنٛٹَن سُہ چھُ نہٕ کانٛہہ کَتھٕے أسۍ چھِنہٕ اسہِ چھُ نہٕ پنِشمٮ۪نٛٹ چھِنہٕ أسۍ دِوٲنی بچن أسۍ چھِ کیٛاہ آسہِ اَسہِ سمجھاوُن کیٛاہ آسٮ۪کھ وَنُن أسۍ چھِ پیٛار سانٕے سُہ کران سکوٗلس منٛز چھِنہٕ یِژھ تہِ پرٛابلِم کہیٖنۍ البتہ تُہۍ وٕچھِو گرِ ما چھِ تِژھ کینٛہہ سُچویشنہ یا چھِ آسان واریاہ حِساب چھِ آسان گرس منٛز تَتھ دِیِو تُہۍ تھوڑا بہت

تُہۍ تہِ پِرٛژھِو پنٛنہِ جاے أسۍ تہِ پِرٛژھو کینٛہہ چھُنہٕ اگر صُبحَس آو وارٕ کارِ انشاء اللہ سکوٗل أسۍ تہِ پِرٛژھوس پنٛنہِ جاے کیٛاہ دلیٖل چھِ ٲخر آ سکوٗل کیٛازِ چھُنہِ مانان یُن کہِ یِتھ پٲٹھۍ چھُ واریاہ برٛایٹ چایلڈ سٹوٗڈنٛٹ چھُ اَصٕل مطلب ہرٕ کُنہِ منٛز چھُ برٛونہہ برٛونہہ آسان چاہے سُہ سپوٹس آسہِ چاہے سُہ ڈبیٹ آسہِ چاہے سُہ کینٛہہ تہِ آسہِ برٛونٛہہ برٛونٛہہ چھُ آسان تہِ یِتھ کٔنۍ گژھِ نہٕ تراوُن سُہ سکول یُن کہیٖنۍ تہٕ أسۍ تہِ چھِس واریاہ أسۍ تہِ چھِ ویسے ییٚتہِ شُرٮ۪ن کران کاونٛسِل پنٛنہِ حساب تہٕ تُہۍ تہٕ تویتہِ چھُ نہ پیرنٛٹسَس کُن تہِ چھُ آسان واریاہ چھِ کَتہِ وٕنۍکٮ۪نس اَتی چھا کِنہٕ اورٕ یورَے چھُ وٕنۍکٮ۪ن اچھا اچھا نٮ۪برٕ کَنی اگر دٔپۍزٮ۪س آ تہِ تہِ چھُ ٹھیٖک توتہِ ؤنۍزیوس تُہۍ دٔپۍزیوس ہُمیرا میم أسوٕ فون کران تٔمۍ ووٚن مےٚ سۭتۍ کٔرۍزیو کَتھ چھےٚ ٹھیٖک آ اگر فونس پٮ۪ٹھ گژھِ اِشوٗ رِزالُو تہٕ کرو فونسٕے پٮ۪ٹھ اگر نہٕ تیٚلہِ سمکھو کینٛہہ چھِنہٕ پرواے آ تہٕ یہِ ؤنۍتو مےٚ ہوم ؤرٕک چھےٚ گری کران اَصٕل پٲٹھۍ یِم ہوم ؤرٕک چھِ آسان سُہ چھےٚ اَصٕل پٲٹھۍ تَتھ منٛز ما کینٛہہ آنا کانی کران کہِ بہٕ کَرٕ نہٕ یا کینٛہہ گِندان وِندان چھےٚ اَتہِ شُرٮ۪ن سۭتۍ اَصٕل پٲٹھۍ اچھا سکول چھِنہِ مانان گژھُن کَتھ وَتھ چھےٚ ٹھیٖک پٲٹھۍ اَتہِ کران گرِکٮ۪ن بٲژن سۭتۍ بٮ۪مار وٮ۪مار ما آسان زیادٕ صحت ما چھُس اچھا اچھا یہِ چھُ گژھان اَدٕ کینٛہہ چھُنہٕ پرواے یہِ چھُ گژھان کُنہِ بچہٕ چھُ گژھان کُنہِ ساتہٕ یہِ چھُ یِوان بچس کُنہِ ساتہٕ آدٕ حظ اَدٕ حظ